ہیٚلو سَلام علیکُم بہٕ ہَسا چھَس یہِ کیب کَران تٕہٕنٛز کیٚنسَل تِکیٛازِ مےٚ حظ گوٚو یَتہٕ واریاہ کال پرٛاران تۄہہِ نہَ ٲسِو کال تُلان تہٕ نہَ کوٚرُکھ کالٕے رٔسیٖو تہٕ مےٚ دوٚپ مےٚ گوٚو وۅنۍ یَتہٕ واریاہ پرٛاران تہٕ مےٚ کٔروٕ بَدَل گٲڑۍ اِسلیے چھَس بہٕ تٕہٕنٛز کیب کَران کیٚنسَلٕے